بہٕ گٔیس اَکہِ دۄہ اَکِس ویسہِ ہُند گرٕ بہٕ ٲسٕس نہٕ پانہٕ تور گژھنہٕ خٲطرٕ تَیار کیٚنٛہہ پَتہٕ کوٚر مےٚ گرِ کیو واریاہ زور تہٕ وۄنۍ وۄکھٕ سۄکھٕے گٔیس بہٕ تیُہُند گرٕ اَتہِ گے کٲم تہٕ وۄنۍ ییٚلہِ شام ٹایم ووت تہٕ وۄنۍ ووت شۄنگنُک وقت وۄنۍ اوس مےٚ أمۍ سی نِش شۄنگُن مَگر مےٚ اوس نہٕ أمِس نِش شۄنگُن شۄنگنُک موٗڈا ووٗڈا کیٚنٛہہ مےٚ اوس کَلہٕ واریاہ مَگر مےٚ دوٚپ وۄنۍ کِتھ پٲٹھۍ شونگہٕ بہٕ ییٚمِس نِش وۄنۍ ییٚلہِ تراوُکھ بِستر وِستر تہٕ وۄنۍ شۄنج یہِ مےٚ لوگ ٹی وی وٕچھُن چھَس بہٕ واریاہَس کالَس ٹی وی وٕچھان وۄنۍ ییٚلہِ مےٚ تہِ آیہِ تھوڑا نیندٔر ہش تہٕ أمۍ تہِ دوٚپ وۄنۍ تھاوو ٹی وی بند تھوو أمۍ ٹی وی بںد تہٕ مےٚ چھےٚ نہٕ نیندرا یِوان کیٚنٛہہ اَپٲرۍ آو دارِ کِنۍ بۄمبُر تہٕ أمۍ دیُت ٹاس دارِ بہٕ گٔیَس تھوٚد ؤتھِتھ تُج مےٚ یہِ بیٚیہِ مےٚ دوٚپُس نے ٹھٔہر مےٚ چھس بہٕ چھَس کھوژان چھُ وۄنۍ تھوڑا ہوشارٕے تہٕ پٔہر کھنڈ گوٚو وۄنۍ پیٚیہِ أمِس بیٚیہِ نیندٕر مےٚ چھےٚ نہٕ نیندٕرا یِوان أمِس نِش کیٚنہہ وۄنۍ گٔے یہِ تھود ؤتھِتھ تہٕ مےٚ دوٚپُس نہ وَل أسۍ مےٚ یہِ ژٕ واشروٗم سۭتۍ گے واشروٗم گوٚو تھوڑا ٹایم تہٕ گے یہِ تور وۄنۍ واشروٗم یِتھٕے پٲٹھۍ تہٕ آے ٲسۍ پٔہر کھٔنڈۍ واپَس بہٕ چھَس وٕچھان أۂندۍ گرِکۍ ٲسۍ الگ کَمرَس منٛز شٔنگِتھ تہٕ أسۍ ٲسۍ نیبرٕ کَنۍ مےٚ دوٚپ أمِس ٹھٔہَر تام ییٚتھی تَتین چھےٚ نہٕ لایٹٕے چھِ أسۍ تٔتھی پیاران وۄںۍ یوٗت کالہٕ یہِ بیٚیہِ واپَس آیہِ بِستَرس منٛز تہٕ وۄنۍ چھُ مےٚ بیٚیہِ شۄنگُن أمِس نِش مَگر لیٹ چھُ ژیر چھُ گوٚمُت واریاہ ژیر چھُ گوٚمُت مَگر مےٚ چھِ بیٚیہِ کھۄشکیتھ وَسان بہٕ چھَس نہٕ أمِس نِش شٔنگتھٕے ہٮ۪کان مےٚ دوٚپ أمِس مےٚ گوٚو گرُم بہٕ شۄنگے نہٕ لیفہ تل أمۍ دوٚپ ٹھیٖک چھُ تھاوو ژٕ مہ تراوٕے تہٕ ژٕ بیہہ ہُہ کُن وۄنۍ شٔنجٕس بہٕ تہٕ مےٚ آے بیاکھ بۄمبٕر آو أمۍ دیُت بیٚیہِ ٹاس دارِ بہٕ گیَس بیٚیہِ تھوٚد ؤتھِتھ تج مےٚ یہِ بیٚیہِ تھود بہٕ چھَس نَہ أسۍ وٕچھو ٹی وی وۄنۍ بیٚیہِ مَگر أمِس چھِ ہورٕ گرِکۍ شٔنگِتھ لَرِ کیاہ کرِ ہا یہِ ہٮ۪کہِ ہا نہٕ ٹی وی تہِ ترٲیتھی مےٚ دوُپُس اچھا تھاو تہٕ شۄنگ وۄکھ سۄکھ تہٕ شٔنجۍ یہِ مےٚ دوٚپُس بہٕ ہیٚکہٕ بہٕ شۄنگہٕ الگ أمۍ دوٚپ ٹھیٖک چھُ أمِس تہِ ٲس کھۄشکیتھے وژھمٕژ أمۍ دوٚپ ٹھیٖکے چھُ شٔنگِن یہِ تہِ الگٕے بہٕ ؤژھٕس شٔنجِس ہُکُن ترٲوٕم بدَل کمل اِتھ پٲٹھۍ ملیو مےٚ چھُٹکارٕ تٔمِس نِش